آ بہٕ وَنہٕ تۄہہِ تِم پانٛژھ نمبر یِم دَہ پٮ۪ٹھ دَہَن لَچھَن تانۍ چھِ گۄڈنیُک نمبر چھِ دہ ساس دوٚیِم نمبر چھِ پانٛژھ نَمَتھ ساس پانٛژھ ہَتھ دُنَمَتھ ترٛیٚیِم نمبر چھُ پانٛژھ لَچھ شیٖتھ ساس ترٛےٚ ہَتھ ژوٗرِم نمبر چھُ سَتھ لَچھ سَتسَتَتھ ساس نَو شیٚتھ پونٛژِم نمبر چھُ نَو لَچھ اَرونٛزہ ساس ترٛےٚ ہَتھ دوٚیہِ شیٖتھ